اسلام علیکم ورحمتُہ اللہ تُہۍ چھُو حظ شاہد صٲب مےٚ حظ چھِ ناو عاہل اہن حظ مےٚ حظ بوٗز پنٛنیو فرٛٮ۪نٛڈو دۄیو ترٛیٚیو ووٚن مےٚ تٕہٕنٛدِس بارَس منٛز ییٚمہِ آیہِ شاہِد صٲب چھُ سُہ چھُ واریاہ اَصٕل کوچ گایڈٮ۪ن چھِ سُہ واریاہ اَصٕل یِمَن ماوٹین ٹیوٗرَن خٲطرٕ مےٚ حظ چھِ ٹیوٗر اَکھ کَرُن وۄنۍ چھُس بہٕ یَژھان بہٕ یِمہٕ ہا تۄہہِ سۭتۍ اَہن حظ اَتھ کیٛاہ حظ کاسٹ کھَسہِ مےٚ اے ترٛےٚ ساس رۄپیہِ حظ چھِ زیادٕ گژھان پٔر ڈے پٔر ڈے حظ گوٚو ترٛےٚ ساس رۄپیہِ واریاہ زیادٕ اے نہٕ حظ مےٚ حظ مےٚ حظ بوٗز یپٲرۍ وارِیاہ پَنٛنیو فرٛٮ۪نٛڈو نِش دوٚپُکھ یہِ چھُ واریاہ اَصٕل گایڈٮ۪ن یہِ چھُ مےٚ پونٛسہٕ تہِ ہٮ۪وان کَمٕے أمِس سۭتۍ چھِ مزٕ تہِ یِوان وارِیاہ تَوَے حظ چھُس کوٚرمو مےٚ تۄہی فون تویتہِ کیٚنٛہہ کٔرِو حظ کَم وۄنی یہِ چھِ گژھان زیادَے پَہَم تویتہِ اگر تُہۍ اَگر حظ ڈاے ساس اچھا اَسہِ کپٲرۍ کپٲرۍ حظ چھُ اَتھ گژھُن کیٚنٛہہ کھَسنہٕ وَسنہٕ خٲطرٕ کیٚنٛہہ چیٖز ویٖز اَنٕنۍ

بہٕ حظ چھُس ریٚڈی مگر ریٹ چھِ تھوڑا علاوٕے پہم گژھان

ولہٕ حظ وۄنۍ کھٮ۪ن وٮ۪ن دِن حظ اورَے چلو چلو ٹھیٖک حظ چھُ بہٕ حظ چھُس فٔسٹس پٮ۪ٹھ ریٚڈی اَدٕ سا اَدٕ سا